ہیٚلو اَلسلام علیکم اۭں اصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک تُہۍ چھُو حظ زیٛن ژَٹَن وٲلۍ اسہِ ٲسۍ ٲں زِنۍ کۄینٛٹل پانٛژھ دَہ ضروٗرت اسہِ اوس گھرِ خانٛدَر مٔہنی اَگر سوٗزیٛو اَگر تۄہہِ اَتہِ چھُو تُہۍ ہیٚکِو مٔہنی تہِ سوٗزِتھ ٹھیٖک حظ چھُ ییٚلہِ تۄہہِ ٹایِم یِیو تہٕ تٔمے وِزۍ سوٗزِیٛو ٹھیٖک حظ چھُ بہیٛو